اگر ہَسا وٕچھو أسۍ یہِ سون ڈِسٹرٛک ڈِسٹرٛک گاندَربل چھِ ییٚتِچ حظ یُس ساروے کھۄتہٕ مہشوٗر آٹ فارَم چھِ سُہ ہَسا چھِ أسۍ شَولٕز کَران استعمال حظ شَولَن پٮ۪ٹھ چھِ أسۍ کَران کٲم تِلہٕ لاگان تِلوٗ پھٮ۪رَن چھِ أسۍ بَناوان یُس ہَسا یہِ شال چھِ یہِ ہَسا چھِ یوٗنیٖکلی گژھان استعمال ڈِسٹِرٛک گاندَربَلَس منٛز اگر ہَسا وٕچھو اَتھ گوٚو اَز برونٛٹھ چھِ یہِ واریاہ کینٛہہ ییٖٲرٕز برونٛٹھ وُہ تٕرٛہ ژتجی پانٛژاہ ییٖٲرٕز برونٛہہ اوس ییٚتہِ یہِ استعمال گژھان پَتہٕ ہَسا گوٚو یہِ اَکہِ جَنریشنہٕ پٮ۪ٹھ جَ یعنی کہِ پاس بیٚیِکہِ جَنریشن پٮ۪ٹھٕ یعنی کہِ اگر ہَسا أسۍ وٕچھو اَز برونٛہہ میون بٔڈۍ بَب سُہ ہَسا اوس کَران شالَن سۭتۍ پَتہٕ ہَسا کوٚر میٛٲنۍ مٲلۍ تہِ اِتھَے کٔنۍ چھِ پَکان یہِ برونٛہہ برونٛہہ اَمہِ شالو سۭتۍ ہَسا چھِ أسۍ کَران یُس یہِ روزگار چھِ استعمال کَران اَمہِ سۭتۍ ہَسا چھِ اَسہِ گژھان کٲم یعنی کہِ پَنُن یعنی کہِ أسۍ ہَسا چھِ پںٛںٮ۪ن یعنی کہِ کھٮ۪ن وٮ۪ن استعمال کَران اَمے شالہٕ کامہِ پٮ۪ٹھٕ تہٕ یہِ ہَسا چھُ اَکھ یعنی کہِ گژھان وٕنۍکٮ۪س ڈِسٹِرٛکُک کَلچَر چھِ یہِ اَسہِ ہاوان یعنی کہِ اَتھ ہَسا چھِ اَتھ واریاہ ہِسٹِرٛی یعنی کہِ تِلہِ کامہِ ہِنٛز سا یَس ہَسا گرٛیٹ اَکھ ہِسٹرٛی یعنی کہِ یعنی کہِ یہِ ہَسا چھِ گژھان وٕنۍکٮ۪س استعمال اَصٕل طریٖق پٮ۪ٹھ ہرکُنہِ جایہِ گاندَربَلَس منٛز لُکھ ہَسا چھِ اَمہِ پٮ۪ٹھ اَصٕل پٲٹھۍ پَنٕنۍ کَمٲے حٲصِل کَران یعنی کہِ بیٚیہِ ہَسا چھِ کَران لُکھ اَصٕل پٲٹھۍ اَمہِ پٮ۪ٹھٕ روزگار تہِ باقٕے چیٖز بیٚیہِ اگر ہَسا وٕچھو یعنی کہِ آٹ یُس سٲنِس یَتھ منٛز چھِ سُہ ہَسا چھِ فَردٕ کٲم تہِ فَردٕ کٲم چھِ ییٚتہِ لُکھ کَران واریاہ یا اگر ہَسا أسۍ وٕچھو بیٚیہِ باقٕے چیٖز ییٚتہِ ییٚتہِ ہَسا چھِ گژھان استعمال یعنی کہِ گاندَربَلَس منٛز ہَسا چھِ کرٛیفٹ تہِ اَصٕل چیٖز بَسان یعنی کہِ یعنی کہِ اگر تۄہہِ ہَسا وٕچھو باسکٮ۪ٹ واسکٮ۪ٹ چھِ ییٚتہِ بَنان باقٕے چیٖز چھِ ییٚتہِ بَنان یہِ ہَسا چھِ زبردَس سانہِ ڈِسٹِرٛک خٲطرٕ وٕنۍکٮ۪س یِم چیٖز فٲیِدٕ منٛد تہٕ یہِ ہَسا روزِ واریاہ آٹ فارَم ہَسا چھِ سٲنِس ڈِسٹِرٛکَس منٛز مگر یِم چیز تہِ چھِ واریاہ اَصٕل پٲٹھۍ وٕنۍکٮ۪س گژھان